سٲنِس ڈِسٹرک کوپواراہَس اَندر ہسا چھُ واریاہ ہِسٹارِکَل جاے یِتھ پٲٹھۍ لولاب ویلی چھِ سادنا پاس چھُ بَنگَس ویلی چھِ مہموٗد شاہ شراین چھِ بیٚیہِ تہِ ہسا چھُ واریاہ جایہِ یِتھ پٲٹھۍ زَن کِناروُس چھُ یِم ہسا چھِ کیٚنٛہہ تِم جایہِ یِمن باقین جاین ۂنٛدۍ لُکھ ہسا چھِ وِزِٹ پَسنٛد کران تہٕ یِمَن جاین ہسا چھِ واریاہ لُکھ یِوان تِم ہسا چھُ یِمَن جاین پَنُن فری ٹایم سُپیٚنڈ کران تہٕ بیٚیہِ ہسا چھُ کۄپوور اکھ سُہ جاے ییٚتہِ اۭں جِنگل تہٕ بیٚیہِ باقٕے چیٖز واریاہ عام چھِ تہٕ لُکن ہسا چھِ تِم پَسنٛد یِوان یِم جایہِ ہسا چھِ جٔنرٔلی لوٗکَن خٲطرٕ ییٚلَے آسان کیازِ کہِ کۄپوٲریُک ٹیٚوٗرِزٕم ہسا یہِ چھُنہٕ تیوٗتاہ مَشہوٗر کِہینۍ زِ تِمَن جاین ہسا چھُنہٕ تیوٗتاہ بَلاے رَش تہِ آسان تہٕ اَگر یِم یِم جایہِ ہسا چھِ تیٚلے بَند آسان یا تیٚلے چھُ یِمن جاین اۭں پونٛسہٕ پیٚوان ایٚکسیٚس خٲطرٕ دیُن ییٚلہِ زَن تہِ اور ہسا چھِ لُکَن واریاہ لُکھ یِوان تہٕ لولاب ویلی ہسا چھِ سۄ اکھ جاے یور لُکھ زیادٕ چھِ پَسنٚد کران یژھُن گژھُن تہٕ بَنگَس ویلی تہِ ہسا چھُ وۄنۍ لٔجمٕژ مَشہوٗر گژھِنہِ زِ یہِ ہسا چھُ کۄپووٗر کٮ۪ن اَندر تہِ یِم کۄپوارِ چھِ لُکھ روزان تِمَن منٛز تہِ ہسا چھِ یہِ واریاہ مَشہوٗر مےٚ ہسا چھُ پانہٕ یَژھان بَنگَس ویلی یُن تہٕ مےٚ ہسا چھُ بوٗزمُت یہِ چھُ اکھ واریاہ اَصٕل جاے اَدٕ بہٕ ہسا چھُس نہٕ پانہٕ تہِ وُنہِ گوٚومُت کہیٖنۍ